کٔشیٖر منٛز چھِ واریاہ لُکہٕ بٲتھ یَتھ منٛز چھکٕر ہنٛزٲے لٔڈیٖشا وَنوُن زیادٕ مشہوٗر حظ چھُ چھکٕر یَتھ منٛز پانٛژھ شیٚے نَفرَن ہُنٛد جُنٛڈ آسان چھُ پَنُن سازو سامان ہیٚتھ یَتھ منٛز یِم اَلگ اَلگ سامان وایان چھِ یَتھ منٛز رَباب چھُ سارٔنۍ چھِ تُمبکھنٲر چھِ نوٚٹ چھُ بیٚیہِ اَتھ سۭتۍ سۭتۍ چھِ یِم گیٚوان تہِ اَتھ منٛز چھُ اکھ نَفر نَژان ییٚمِس بَچہٕ کوٚٹ وَنان چھِ یہِ چھِ زیادٕ خانٛدرَن منٛز تہٕ مٲنٛزراتن منٛز یِوان گیٚونہٕ اَتھ منٛز چھِ دٔلیل یِوان وَننہٕ یَتھ منٛز داستانے زُلیکھا دستانے لیلا مجنوں تہٕ بیٚیہِ واریاہ دٔلیل یِم محبتَس یِم محبتس پیش چھِ کران تِم دٔلیٖل چھِ زیادٕ یِوان وَننہٕ تَمہِ پَتہٕ چھِ ہنٛزٲے ہنٛزٲے چھِ کٲشِر پنڈت تن ہُنٛد بٲتھ یُس یِم گیٚوُن یُس یِم تہوارَن منٛز زیادٕ تر گیٚوان چھِ تَمہِ پَتہٕ چھُ وَنوُن وَنوٕنِس منٛز چھِ واریاہ زنانہٕ أکسٕے جایہِ جمع گژھان پَتہٕ تَتھ سۭتۍ سۭتۍ چھِ یِم اَکے ساتہٕ أکسٕے آوازِ منٛز گیٚوان بیٚیہِ پَنٕنِس پانَس تہِ نَژناوان بیٚیہِ تَتھ سۭتۍ سۭتۍ زنٛگہٕ تہِ اورٕ یور نَژناوان یہِ چھُ زیادٕ تَر خانٛدرَن منٛز تہٕ بیٚیہِ دۄن عیٖدن پٮ۪ٹھ یِوان وَنناونہٕ تَمہِ پَتہٕ چھُ لیٚڈیشاہ لیٚڑیشاہ چھُ کٔشیٖر ہُنٛد تٔہزیٖبُک تہٕ تحریٖرُک اکھ اَہم حصہٕ اَتھ منٛز چھُ اَتھ منٛز یُس گیوَن وول آسان سُہ چھُ سُہ اکھ الگ انٛدازَس منٛز گیٚوان سُہ چھُ اَتھ منٛز سماجُک مَسلہٕ أکِس الگ انٛدازَس منٛز لُکن برۄنٛہہ کٔنۍ واتناوان اَتھ چھِ کٔشیٖر ہٕنٛد لُکھ واریاہ زیادٕ پسنٛد کران تہٕ بیٚیہِ واریاہ زیادٕ چھُ یہِ لُکن خۄش گژھان یہِ چھُ گامَس منٛز زیادٕ تر ہَردس منٛز یِوان گیونہٕ تہٕ اَتھ چھِ لُکھ زیادٕ پسنٛد کران بیٚیہِ چھِ تِہنٛز تھکاوَٹھ تہِ اتھ اَمہِ بوٗزِتھ دوٗر گژھان تمہِ پَتہٕ چھُ بیاکھ تہِ اکھ لُکہٕ بٲتھ سُفیان یَتھ سُفیان وَنان چھِ سفیانَس منٛز چھِ یِم سفیانَس سۭتۍ تعلُق تھاوَن وٲلۍ لُکھ چھِ تِم چھِ اکھ رَات یَتھ منٛز تِم شیٚبہِ بیٚدار چھِ کران تَتھ منٛز چھِ تِم راتَس گیٚون یتھ منٛز اکھ زٕ نَفر گیٚوان چھِ تہٕ باقٕے نَفر چھِ تتھ سۭتۍ سۭتۍ سُہ بوزان تہٕ بیٚیہِ پَنٕنۍ ذکِر کران یَتھ منٛز واریاہ بٔڑ مشہوٗر شٲعر چھِ تَہنٛد بٲتھ چھِ یوان گیٚونہٕ مہجوٗر چھُ کالامے نُندریش چھُ واریاہ تِم بٔڑ بٔڑ شٲعری ہنٛدۍ کلام وَننہٕ چھِ یِوان